اگر أسۍ واشنٛگ مِشیٖن ہِںٛز کَتھ کَرو واشنٛگ مِشیٖن چھِ سُہ اِنسٹرٛوٗمَنٛٹ اَکھ أسۍ یُس زَن أسۍ مطلب سُہ چیٖز اَکھ یُس زَن أسۍ گَرَس منٛز استعمال چھِ کَران پَلو چھَلنہٕ موٗجوٗب تہٕ اَمہِ سۭتۍ کیاہ چھُ اَسہِ گژھان امیُٚک ساروٕے کھۄتہٕ بوٚڈ بار یُس زَن فٲیِدٕ چھُ ثٲبت اِنسانَن ہنٛدِ خٲطرٕ سُہ گوٚو وقت بَچاوُن وقت بَچاوُن گوٚو اِنسانَن بَچٲے پونٛسہٕ وقت بَچاوُن گوٚو اِنسانَن بَچٲے پونٛسہٕ تہٕ یۄس یہِ واشنٛگ مِشیٖن چھِ یہِ ہٮ۪ک گَنٹَن ہُنٛد مطلب یُس کٲم چھِ اَکھ اِنسان کَران سۄ ہیٚکہِ یہِ مِنٹَن منٛز تہٕ یۄس مِنٹَن ہٕنٛز کٲم چھِ سۄ ہیٚکہِ یہِ سٮ۪کنڈَن منٛز کٔرِتھ